کَلہٕ دٲدَس مُتَعلِق اَگر بہٕ پنٛنہِ گامٕچۍ کَتھ کَرٕ تَمہِ خٲطرٕ چھِ أسۍ بَناوان اَکھ کٲشِر چاے یَتھ نُن چاے چھِ وَنان یُس أسۍ گۄڈنؠتھ تَتھ پاکھ چھِ دِوان واریاہَس ٹایمَس لَگ بَگ دۄن ترٛؠن گَنٹَن کَڑان پَتہٕ چھِس دۄد تراوان نوٗن ترٛاوان تمہِ سۭتۍ چھِ واریاہ فَرَق گَژھان کَلَس دوٚیِم گوٚو کہِ دوٚیِم چھِ ساروی کھۄتہٕ أسۍ اَپناوان رؠسٹ کَران نہٕ آرام دِوان تٔمِس سۭتۍ چھِ اَسہِ کَلَس گژھان فَرَق